ییٚلہِ تہِ ییٚتہِ عیٖد چھِ آسان زِ بہٕ چھُس واریاہ تیٲری کَران بہٕ چھُس گۄڈ عیٖذ برٛونٛہہ اَکھ دۄہ عَرفٕکۍ دۄہ چھُس بہٕ کَٹٲے کَران ٹاس ترٛاوان بیٚیہِ چھُس بہٕ پانس خٲطرٕ زَبردس پَلو اَنان ییٚمہِ دۄہ عیٖد چھِ یِوان أسۍ چھِ صُبحٲے گَرِ سٲری پانٛژھ بَجے وۄتھان نماز پَران پتہٕ چھِ أسۍ عیٖد نمازِ گَژھان سٲری اِکوَٹٕے دوس پتہٕ چھِ عیٖد مُبارک کَران أکِس أکِس بیٚیہِ چھِ کَران نالہٕ مٔتۍ پتہٕ چھِ گَژھان پتہٕ چھِ قۄربان ییٚلہِ کَرنہِ چھِ گَژھان پتہٕ چھِ گَژھان ماز رَٹنہِ بیٚیہِ چھِ تَپٲری پوشان بیٚیہِ چھِ گَژھان پِترَس وِترٕ سُنٛد بیٚیہِ رَٹان تَتہِ عیٖدیان ییٚلہِ پتہٕ عیٖد پتہٕ بیاکہ دۄہ چھُ یِوان پتہٕ چھِ أسۍ سٲری دوس اَکھ دۄہ کَران مۄختصَر تہٕ گَژھان چھِ ایکٕسکرشن